سٲنِس گامَس منٛز ہسا چھِ اَکھ لایبرٛیری سۄ ہسا آیہِ نوٕے نوٕے بناونہٕ تتہِ نَہ سا چھَنہٕ تیٖژاہ تہِ کتاب کیٚنٛہہ البتہ پرنہٕ خٲطرٕ چھِ تتہِ واریاہ کتاب ٲں ٲں تتہِ ہسا چھِ زیادٕ تر تمٕے لوٗکھ گژھان یِمن وقت چھُ آسان تِمو منٛز چھُ ساروٕے کھۄتہٕ زیادٕ یمٕے سکوٗل شُری گژھان یِم ہسا چھِ تور چھِ گژھان تہٕ ٲں تہٕ تِم ہسا چھِ تور گژھان تہٕ ٲں مطلب سکوٗلَس متعلق کانٛہہ تہِ کتاب آسہِ تتہِ ہسا چھِ تِم تِم حٲصل کران یا گھرِ پران تہٕ أڑۍ لوٗکھ ہسا چھِ تٔتۍ تہِ پران بیٚیہِ ہسا چھِنہٕ تتہِ تیٖتیٛاہ نِوٕز پیپرٕز ایٚوَلیبٕل کیٚنٛہہ بیٚیہِ نَہ سا چھِنہٕ تتہِ تیٖتیٛاہ تہِ نِوٕز پیپرٕز ایٚوَلیبٕل کیٚنٛہہ اگر نِوٕز پیپرٕز چھِ تہِ تِم ہسا چھِ زیادٕ تر ٲں تِم ہسا چھِ زیادٕ تر ٲں پران یمٕے بٕڑٕ وٕڑٕ یا مٔنی ؤہنی تِم نِوٕز پیپر تہِ ہسا چھِ کُنہِ کُنہِ ساتہٕ واتان مگر زیادٕ تر چھِ تِم یمٔے کتاب وتاب ایٚولیبٕل بیٚیہِ ہسا چھِ تتہِ ڈکشن ٲں ڈکشنری ڈکشن بیٚیہِ ہسا چھِ ڈِکشنری وِکشنری آسان تتہِ تاکہِ لوٗکھ پرَن ٲں سخ یِم الفاظ آسیٚن تہنٛد معنی کڑیٚن تہٕ بیٚیہِ ہسا چھُ سون گام سانِس گامَس منٛز واریاہ تہِ تِتھۍ انسان یمَن منٛز یمَن نہٕ بچاریٚن گھرِ غریٖبی کہ ٲں غریٖبی ہنٛدۍ وجہ سۭتۍ تیٖتیٛاہ تہِ پونٛسہٕ چھِنہٕ آسان کیٚنٛہہ تاکہِ تِم اَنیٚن کتاب اس لیے چھِ تِم تِم لوٗکھ بچٲرۍ لایبرٛیری گژھان تہٕ تتہٕ کتابو پٮ۪ٹھ پران تاکہِ تِمن گژھہِ فٲیدٕ میلُن یہِ ہسا چھِ اَکھ واریاہ اصٕل کٲم یۄس ہسا گورمیٚنٛٹ چھُ کران تاکہِ غریٖب شڑیٚن گژھہِ یِمو چیٖزو تھرٛو فٲیدٕ میلُن